اگر أسۍ میٛانہِ روزگارٕچ کَتھ کَرو بہٕ چھُس نہٕ فِلحال کِہیٖنۍ کَران فِلحال چھُس بہٕ طالبہِ علم بہٕ چھُس پَران وٕنہِ تہٕ مےٚ چھِ کوٗشِش کہِ بہٕ بَنہٕ بروںٛہہ کُن ڈاکٹر تہٕ یہِ کوٚر مےٚ اَمی موٗجوٗب کوٚر مےٚ یہِ وَتھ اختیار کیٛازِکہِ اِنسانَس چھُ ہمیشہِ اَکھ گژھِ اِنسانَس منٛز احساس آسُن کہِ بہٕ کِتھ پٲٹھۍ کَرٕ لُکَن خِدمَت کَمہِ ذٔریعہِ ہٮ۪کہٕ بہٕ خِدمَت کٔرِتھ لُکَن بیٚیہِ خاص کَر میٛٲنِس مُلکَس منٛز یا میٛٲنِس علاقَس منٛز کَمِچ ضٔروٗرت چھِ تہٕ أتھۍ یِہٕے ما یِہٕے مَدِنظر تھٲوِتھ کوٚر مےٚ تَمہِ ساتہٕ کوٚر مےٚ کوٗشِش ڈاکٹرٛی ہُنٛد مگر چھُنہٕ پَنُن پان أتھۍ منٛز محدوٗد تھوٚومُت کینٛہہ کیٛازِکہِ یہِ چھِ بے وقوفی بلکل پَنُن پان محدوٗد تھاوُن تہٕ کُنہِ کارَس پٮ۪ٹھ تہٕ تَتھ خٲطرٕ کوٚر مےٚ پوٚتُس تھوٚو مےٚ تَتھ خٲطرٕ بدل آپشَن تہِ یِتھ پٲٹھۍ چھِ اَز یِوان خاص اَکھ مطلب عام یہِ عام طور پر چھِ یِوان کَرنہٕ تہٕ بیٚیہِ چھِ اَتھ واریاہ اَز کینٛہہ وَنان اَتھ منٛز چھِ اَز واریاہ کار یِوان کَرنہٕ تہٕ اَتھ چھِ وَنان کوڈِنٛگ أسۍ انٛگریٖز زبانہِ پٮ۪ٹھ انٛگریٖز زبانہِ منٛز تہٕ اَتھ منٛز چھِ أسۍ تِتھَے پٲٹھۍ کَمپیوٗٹر رٕلیٹڈ کو کوڈِنٛگ کَران تہٕ بیٚیہِ تَتھ علاوٕ اگر أسۍ کَتھ کَرو میٛانہِ لۄکچار پٮ۪ٹھ میٛٲنۍ خاب کیٛاہ ٲسۍ مطلب میٛانہِ کار کَرنٕکۍ تِمو منٛز چھِ یِوان تِمو منٛز چھِ ہُہ بوٚڑ بار کِرٛکٮ۪ٹ کیٛازِکہِ کِرٛکٮ۪ٹ چھِ کینٛہہ سُہ چیٖز یُس یِمو صحیح یُس یُس مےٚ صحیح یَس مےٚ أکہِ حِساب وَنان لول چھِ کیٛازِکہِ یُس مےٚ موقعہٕ مِلہِ ییٚتٮ۪ن مےٚ موقعہٕ مِلہِ مان تہٕ ییٚمہِ ساتہٕ مےٚ وقت مِلہِ بہٕ چھُس کوٗشِش کَران بہٕ گِںٛدٕ کِرٛکٮ۪ٹ اگر مےٚ کانٛہہ وَنہِ دۄہَے گِنٛدُن بہٕ ہٮ۪کہٕ دۄہَے تہِ گِنٛدِتھ کیٛازِکہِ کِرٛکٮ۪ٹ چھِ یُتھ چیٖز یُس مےٚ لۄکچارٕ پٮ۪ٹھَے گیُنٛد مےٚ یِم کیٛازِکہِ اگر اِنسان اَکھ چیٖز وٕچھِ اِنسان یُس چیٖز بار بار اِنسان چھِ اَکھ وقت چھِ واتان یہِ چھُ تھَکان مگر کِرٛکٮ۪ٹ چھِ میٛانہِ زندگی منٛز سُہ چیٖز روٗدمُت مےٚ کوٚر یہِ ہمیشہِ أمۍ تھکروٚوس بہٕ منٛزٕ مےٚ لوٚگ اَتھ منٛز مےٚ گوٚو ہُہ بہٕ گووُس زخمی مگر تَتھ تیٚمہِ باوجوٗد تھوٚو مےٚ ہمیشہِ کِرٛکٮ۪ٹ گِنٛدان گوٚو یہِ چھِ میون ہاوان مےٚ کوٗتاہ محبت چھُ اَتھ سۭتۍ تہٕ لۄکچارَس اوسُس بہٕ اَمہِ موٗجوٗب کِرٛکٮ۪ٹٕکۍ بارے منٛز کوٗشِش کَران مگر یہِ تہِ ٲس مےٚ پَے یہِ چھِ مےٚ وٕنۍ تہِ پَے بہٕ چھُس نہٕ کِرٛکٮ۪ٹَس منٛز تیوٗتاہ مٲہِر کِہیٖنۍ تہٕ بیٚیہِ تَمہِ علاوٕ پوٚتُس یُتھُے بہٕ بوٚڑ گووُس بہٕ اوسُس سایکٕلِنٛگ تہِ وٕچھان واریاہ زیادٕ سایکلِنٛگ چھِ مےٚ وٕچھمٕژ تَتھ ٲسۍ واریاہ ٹارنَمٮ۪نٛٹ یِوان تہٕ تِم تہِ اوسُس بہٕ وٕچھان بیٚیہِ خاص کَر یُس میون علاقہٕ چھِ یا میون مٕلک چھِ اَتھ منٛز چھِ سایکلِنٛگ واریاہ کَم یا سایکلِنٛگ چھِ کَران سٲری لیکِن تہٕ پرٛوفٮ۪شنَل سایکلِنٛگ چھِ واریاہ واریاہ کَم رِیَر واریاہ رِیَر یعنی تُہۍ مٲنۍتو دَہَو ساسو منٛز چھُ اَکھ کَران سا پرٛوفٮ۪شنَل سایکلِنٛگ تہٕ اَمہِ موٗجوٗب اوس مےٚ سُہ خاب تہِ تَمہِ پَتہٕ گٔے یِتھَے پٲٹھۍ واریاہ خاب یِم گٔے بَدلان یِتھ پٲٹھۍ وٲنٛس گٔے بَڑان وٕ خاب گٔے بَدلان ہمیشہٕ ٲس کوٗشِش کہِ لۄکچارٕ کیٛازِکہِ لۄکچار اِنسان چھُ آسان یہِ چھِ اِنسان آسان پوٗرٕ سونٛچنٕچ قُوّت کِہیٖنۍ اِنسان چھِ ہمیشہِ سونٛچان کہِ سُہ چھُ خاب وٕچھان کہِ مےٚ آسہِ یِتھ پٲٹھۍ گٲڑۍ مےٚ چھِ یِتھ پٲٹھۍ گٲڑۍ مےٚ چھِ یِتھ پٲٹھۍ گٲڑۍ یعنی کار سونٛچنہٕ بغٲر چھِ آسان تٔمِس کٕم خاب وٕچھمٕتۍ یِم حظ یِتھ پٲٹھۍ گٲڑۍ تہٕ اِنسان گژھن یِم چیٖز آسان لۄکچارَے کٔرۍمٕتۍ کیٛازِکہِ اگر اِنسان پوٚتُس بٔڑِتھ یِم خاب بیٚہہِ وٕچھنہِ مےٚ گژھِ آسٕںۍ یِتھ پٲٹھۍ گٲڑۍ یِتھ پٲٹھۍ گٲڑۍ محنت بغٲر تہٕ سُہ چھُ بلکل بےوقوٗفی بلکل احمقانہ عمل تہٕ بیٚیہِ یِتھ پٲٹھۍ اِنسان بوٚڑ چھِ گژھان تِتھَے پٲٹھۍ چھِ اِنسان اِنسان یِتھ پٲٹھۍ بوٚڑ چھِ گژھان تہٕ اِنسان چھِ ہیٚچھان کہِ یُتُے یوت چھُنہٕ کِہیٖنۍ اَتھ چھِ محنت پٮ۪وان کَرٕنۍ بیٚیہِ اِنسان بیٚیہِ چھِ پوٚتُس ہیٚچھان یِم یہِ چھِنہٕ دُنیاہَس منٛز ضٔروٗری کہِ اِنسان آسہِ اَکھ اَکھ اصۭل پونٛسہٕ کَماوان سُہ کماوِ اَصٕل پٲٹھۍ پونٛسہٕ تٔمِس آسہِ بوٚڑ گَرٕ تہِ تٔمِس آسہِ بٔڑ گٲڑۍ یُس اَسہِ کٔشیٖر منٛز چھِ واریاہ زیادٕ عام واریاہ زیادٕ یہِ غلط فہمی چھِ اَسہِ کٔشیٖرِ منٛز یہِ أسۍ تھاوان چھِ اَسہِ گژھِ آسُن ہُہ اَسہِ گژھِ آسُن یہِ چھِ اَسہِ ساروے کھۄتہٕ بٔڑ غلطی غلطیو منٛز ساروی کھۄتہٕ بٔڑ غلطی چھِ آسان یِہٕے بوٚڑ مکان بوٚڑ روزگار بوٚڑ مکان بٔڑ گٲڑۍ تہِ یہِ چھِ تِمو غلطیو منٛز اَکھ تہٕ بیٚیہِ پوٚتُس چھِ اِنسان یُتھُے پوٚتُس اِنسان چھِ ٕ سونٛچہِ کَمٲے ییٲژ چھَنہٕ آسان دُنیاہَس منٛز کیٛازِکہِ اِنسان چھُ تٔمۍ سُنٛد کانٛہہ تہِ مذہب ٲسِن یا اِنسان سٕنٛز پَنٕںۍ اِخلاق آسَن اِنسانَس یہِ وَنان کَمٲے یٲژ چھِنہٕ دُنیاہَس منٛز دُنیاہَس منٛز چھِ کَمٲے یہِ گٔژھ تِژھ آسٕنۍ یُس ژےٚ مطمعین کَرِ ہمیشہِ چھُنہٕ مطمعین زیادٕ کَران زیادٕ مطلب گوٚو نہٕ مطمعین مطمعین یُس ژٕ پنٛنہِ محنتہٕ کَرَکھ پنٛنہِ کوٗشِشہِ کَرَکھ بیٚیہِ تھاوَکھ ژٕ یاد باقٕیَن کِتھ پٲٹھۍ ہٮ۪کہٕ بہٕ مدَد کٔرِتھ یُتُے یوت نہٕ کینٛہہ اگر اِنسانَس پاںَس روزگار چھُ أمِس ییٖژاہ قوت چھےٚ تیٚمی حِساب کٔرِنۍ باقٕیَن مَدَد بیٚیہِ یُس سُہ تیُتھ کار کَرُن پونٛسہٕ ٲسِن کِم کینٛہہ ٲسِن کَم تَماہ ٲسِن کَم لۄکچہِ گاڑِ تَتھ منٛز ٲسۍتَن ما ٲسۍتَن بوٚڑ مکان مگر تَتھ منٛز گژھِ آسُن چھَت کھٮ۪ن وٮ۪ن بیٚیہِ گژھِ آسُن خدمتِ خلق تَتھ منٛز یی چھِ اِنسان سٕنٛز کوٗشِش یی چھِ اِنسان ہیٚچھان کَر ییٚمہِ ساتہٕ اوس ییٚمہِ ساتہٕ سُہ منٛز چھِ یِوان اَسہِ چھِ وَنۍ نوجوانَن منٛز اَکھ چیٖز یہِ وٕچھ مےٚ کہِ أسۍ چھِنہٕ سونٛچان ییٚتہِ کِہیٖنۍ کہِ اَسہِ کیٛاہ پَزِ کَرُن کیٛاہ پَزِ نہٕ کَرُن أسۍ چھِنہٕ تھَوان یہِ مَدِنظر کینٛہہ خدمتِ خلق یُتھ چیٖز چھِ اَصٕل الگ یہِ چھِ یہِ چھُ الگ مقام چھُ أسۍ چھُنہٕ تھاوان سُہ مَدِنظر کِہیٖنۍ تَتھ برعکٕس چھِ أسۍ کَران کوٗشِش کیٛاہ بَس یِمَے یِمَے پونٛسہٕ گژھن آسٕنۍ تہِ ہُہ گژھِ مگر یہِ چھِ بلکل غلط تہٕ پوٚتُس چھِنہٕ یِم گژھان غلط کارَن منٛز مُبتلا بیٚیہِ ییٚتہِ ییٚتہِ روزگارٕچ کَتھ چلٲنی چھےٚ تَتھ تَتھ منٛز وَنہٕ بہٕ یہِ تہِ سانہِ کٔشیٖرِ منٛز یُس یہِ روزگارَس تاوَن چھِ سُہ چھِنہٕ کُنی جایہِ کیٛازِکہِ ہرجاے چھِ کَم سے کَم چھِ ییٚتہِ بہٕ اوسُس وٕچھان یہِ یِمو سٮ۪نسٕز اَکھ کوٚرمُت تہٕ بہٕ اوسُس وٕچھان خبر کٔژ مِلیَن چھِ ییٚتہِ بے روزگار کٔشیٖرِ منٛز تَتھ برع تَمِک وجہ یُتُے یوت چھُنہٕ اَتھ اَثر کہِ بے روزگار چھِ یہِ کَماوان چھِنہٕ کِہیٖنۍ یِم چھِ یِمَن چھِ بہٕ اوسُس یِم گٔے اَمکہِ وجہ نَشِک عٲدی واریاہ زیادٕ نَشہِ چھُکھ گژھان بہٕ اوسُس اِتھَے پٲٹھۍ وٕچھان بیٛاکھ ڈیٹا دَپان اوس اَکھ کٲشُر چَرٕس چھِ کٕنان آلموسٹ چھِ زٕ پٔرسَنٛٹ چھِ چَرسِیو منٛز آسان تِم یِم پوٚتُس گوٚو یہِ چھِ سورُے بےروزگاری تہٕ روزگارُک چیٖز اِسلیے گژھِ آسُن روزگار اِنسانَس گژھِ لَکچارٕ پٮ۪ٹھَے آسُن گَرٕوالٮ۪ن ہٕنٛز تہِ اُستاذَن ہٕنٛز تہِ بیٚیہِ باقٕیَن ہٕنٛز تہِ کوٗشِش تہِ مطلب روزگار کیُتھ چھُ بیٚیہِ یِمَن ہُنٛد یِمَن منٛز سُہ اَثر ترٛاوُن مطلب روزگار مطلب کیٛاہ گوٚو اَمیُک مطلب کہِ اَسہِ کِتھ پٲٹھۍ چھِ باقٕیَن مَدَت کَران أسۍ کِتھ پٲٹھۍ ہٮ۪کو باقٕیَن یہِ سہوٗلیت دِتھ کیٛازِکہِ یِتھ پٲٹھۍ مےٚ گۄڈٕ تہِ ووٚن یہِ چھُنہٕ آسان روزگار صرف پونٛسَن ہُنٛد روزگار چھِ خدمتِ خلق تہٕ اسلیے چھُس بہٕ تہِ کَران کوٗشِش بہٕ یہِ تہِ کَرٕ یہِ تہِ کَرٕ بہٕ بہٕ کَرٕ ہمیشہِ کوٗشِش کہِ سُہ گژھِ آسُن خدمتِ خلق بیٚیہِ تَتھ منٛز نہٕ کینٛہہ تَتھ منٛز گژھِ نہٕ آسُن کٲنٛسہِ ہُنٛد کانٛہہ تہِ یَتھ وَنان چھِ أسۍ اِںٛگلِش پٲٹھۍ کَمپٹِشَن گژھِ نہٕ آسُن ہمیشہِ گژھِ آسُن کیٛاہ اِنسانَس گژھِ آسُن خۄش پنٛنِس یہِ تہِ کارَس سۭتۍ بیٚیہِ گژھِ آسُن سُہ ہمیشہِ خۄش مطمعین یہِ ژٕ کَران چھُ تیُتھ کارٕ گژھِ اِنسان کَرُن